سٲنِس پُلوامہ ڈِسٹرکَس منٛز چھُ وارِیاہ پرابلِم تہٕ اَپرچُنِٹیٖز یِم یَنٛگ لٔڑکہٕ چھِ وٕنکٮ۪سٕنے

گۄڈنِچی پرٛابلِم چھِ وٕنکٮ۪س چھِ اَن ایٮ۪مپٕلایمٮ۪نٛٹ تِکیٛازِ نوکری چھِ وارِیاہ کَم تہٕ اٮ۪جوکیشَن اوس تھوڑا بہتر بَٹ اٮ۪مپلایمٮ۪نٛٹ چھَنہٕ کِہیٖنۍ تہٕ یوٗتھ ڈٮ۪ولَپمٮ۪نٛٹ پرٛوگرام سِکِل بِلڈِنٛگ اٮ۪نٹَرپرٛینٲرشِپ یِم چھِ وارِیاہ کَم وٕنکٮ۪س ییٚمکہِ نوجوان چھِ ہٮ۪کان کِہیٖنۍ کٔرِتھ تٔمِس چھِ پنٛنٮ۪ن گَرَن منٛز وٕنکٮ۪س بے روزگار تہٕ وٕنکٮ۪سن چھِ لیک آف اِنفراسکٹر اِنفراسٹرکچر سپوٹسس منٛز تہِ لبنہٕ یِوان سٲنِس ڈسٹرکس منٛز اَسہِ چھُ سٹیڈیم یتھ نہٕ فنڈسٕے چھِنہٕ یِوان زانٛہہ